وعلیکُم اسلام ؤنِو حظ اَہَن حَظ ؤنِو حظ اَہَن حَظ أسۍ حظ چھِ بیکری ویکری بناوان اَہَن حظ اَہَن حظ تۅہہِ کَر حظ چھَو ضروٗرت کیٚنٛہہ نہَ حظ چھُ تُہۍ حظ ییٖزیٚو صُبحن اَکے بجہِ تہٕ سُہ حظ آسہِ بنٲوِتھ